سلامُ علیکُم اَہَن حظ ٹھیٖک کیٛاہ بیٚہتھٕے حظ تُہۍ ٲسوٕ حظ اَز آمٕتۍ ڈیوٗٹی اَچھا تیٚلہِ گوٚو ٹھیٖک بیٚیہِ وَن حظ ژٕ ہُمَن کاغذَن کیٛاہ حظ کَریتھ ہُمَن کاغذَن کیٛاہ حظ کَریتھ آ تیٚلہِ حظ گَو ٹھیٖک تُہۍ چھِو واریاہ اَصٕل کٲم مگر کران آ اِنشاء اللہ فٔسٹہٕ پَتہٕ وُچھو نہَ حظ اَہَن حظ سُہ آدھار کارڈُک ہہُ اوس سُہ مَسلہٕ اوس سُہ کَریتھٕ حظ ٹھیٖک اَہَن حظ ٹھیٖک حظ

اَہَن حظ بیٚیہِ وَن حظ ژٕ یہِ یُس ژٕ پاس بُک اوس تٔمِس تاجہ بیگمہِ ہُنٛد تَتھ کیٛاہ حظ کوٚرُتھ اَچھا ٹھیٖک بیٚیہِ ییٚمہِ سُنٛد یہِ سُہ ہُہ سُہ ہمساے یُس اوسُے تٔمِس زَنہِ ہُنٛد اَچھا ٹھیٖک آ تَنخواہ حظ بَڈاوے ژےٚ اِنشاء اللہ رحمان ژٕ مہٕ حظ ہیے ٹیٚنشَن ژٕ چھُکھ واریاہ اَصٕل کٲم اَسہِ کَران آ کَرو أسۍ پَرموشَن جلدی جلدی اَہَن حظ ٹھیٖک حظ بیٚیہِ وَن یُس ہُہ چھُے نا حظ یُس سُہ زٔنۍ ٲسٕے اوترٕچ آ تٔمِس کیٛاہ کوٚرتھ ژےٚ ہے نہَ نہَ تٔمِس کٔرۍ زِ کیٚنٛہہ آ مَکانَس ترٛایے سِلیپ آ سٲری ٹھیٖک یُس سُہ ہُہ پانٛژترٕٛہ ؤرِش سُہ زٔنۍ ٲسٕے تٔمِس کٔرۍ زِ صُبَحس کیٚنٛہہ آ تُہۍ گوٚو ٹھیٖک بیٚیہِ چھےٚ آ یِمَن ترٛٲوزِ یہِ مۅنٛڈٕ فنٛڈ کیٛاہ چھِ یِمَن بِچارٮ۪ن یِم چھِ غریٖب آسان آ پَتہٕ کَرے نا بہٕ ژےٚ پرٛموشَن آ تَنخواہَس بَڈاوَے بیٚیہِ چھِنہٕ حظ تِم ہُم آدھار کارڈ تِمَن تہِ کٔرۍ زِ آ سٲری حظ ٹھیٖک بیٚیہِ گَرِچھِی حظ سٲری ٹھیٖک گَرِچھِی حظ سٲری ٹھیٖک صُبَحس ییٖزِ ژٕ بینٛکَس پٮ۪ٹھ بہٕ کَرے پانَے ٹھیٖک حظ صُبَحس حظ کَرے بہٕ صُبَحس ییٖزیٚو ژٕ أنۍزِ آدھار کارڈ پاس بُک سۭتۍ آ ٹھیٖک حظ چھُ کیٚنٛہہ نہَ حظ چھُنہٕ اَدٕ کیٛاہ بِہِو حظ آ اَدٕ کیٛاہ بِہِو حظ اَدٕ کیاہ مےٚ چھِ کٲم